أکِس اِنسان سٕنٛدِ زِندگی منٛز أکِس صحیح نہجَس پتہٕ پتہٕ پکٕنۍ خٲطرٕ گژھِ آسُن اَکھ صحیح رہبر اَکھ اِنسان چھِ بنیومُت دۄن چیٖزَن ہُنٛد اَکھ گوٚو جِسم اور دٔیِم گوٚو روح اور جِسمُک یوٚتام تعلُق چھُ تَمہِ چہِ ضٔروٗرت تہِ گژھن پوٗرٕ تِموٕے چیٖزو ذٔریعہِ یِم خۄدا صٲبَن زٔمیٖنَس اَنٛدَر چھِ تھایمَژ یِتھ پٲٹھۍ أسۍ کھٮ۪وُن چٮ۪ونہٕ خٲطرٕ چھِ بَتہٕ چھِ کھٮ۪وان سُہ چھُ زٔمیٖن منٛزٕے کھَسان أسۍ چھِ پھل کھٮ۪وان أسۍ چھِ گویا کہِ سبزی کھٮ۪وان سورُے چھِ زٔمیٖن منٛزٕے گویا کہِ سانہِ جِسمٕچہِ ضٔروٗرت چھِ اَمہِ سۭتۍ پوٗرٕ گژھان دٔیِم یُس چیٖز سٲنِس جِسمَس سۭتۍ تعلُق چھِ سُہ چھُ روح اور رُحُک تعلُق چھُ گویا کہِ اَمہِ چہِ ضٔروٗرت تہِ گژھن پوٗرٕ یہِ چھُ اَکھ گویا کہِ مزہبی اَکھ تعلُق اَتھ روحَس مزہبَس سۭتۍ اور اَمہِ چہِ ضٔروٗرت تہِ گژھن پوٗرٕ مزہبی اعتبارٕے یوٚتام سِپرِچُویلِٹی یا روحٲنِیتُک تعلق چھُ کہِ اَکھ اِنسان أمِس اَنٛدر کِتھ پٲٹھۍ گژھن احسَن اعمال اور تِم گویا کہِ صحیح ییٚتہِ یِمَن ؤرچوٗز چھِ وَنان یِمَن اخلاقیات چھِ وَنان صحیح اخلاق چھِ وَنان تِم کِتھ پٲٹھۍ گَژھن أمِس اَنٛدر داخِل تَمہِ خٲطرٕ گَژھِ آسُن اَکھ سِپرِچُوَل ٹیوٗٹَر اور کَرَنٛٹلی وٕنۍکٮ۪س اگر أسۍ وٕچھو وَن واریاہ عُلما کیٛازِکہِ ہر کٲنٛسہِ اِنسانَس چھُ کُنہِ خاص مزہبس سۭتۍ تعلُق آسان اور یوٚتام میون تعلُق چھُ مےٚ چھِ اِسلامَس سۭتۍ تعلُق اور اگر أسۍ وٕچھو یِمَن سِپرِچُوَل ٹیوٗٹرَن ہُنٛد مقصد کیٛاہ چھُ آسان یِم چھِ أکِس اِنسان سٕنٛدِ خٲطرٕ اَکھ بِرٛج بَنان تاکہِ أمۍ سٕنٛز یُس تہِ مقصدِ زِندگی چھُ سُہ گژھِ یہِ تٔتھۍ نہجس مُطٲبِق گُزارُن یُس نہج مقصوٗد تہٕ مقصوٗد چھُ شریعَتَن کوٚرمُت قرار گویا کہِ ییٚمہِ خٲطرٕ حضرت محمد صلی اللہ علیہِ وسلم آیہِ سوزنہٕ کہِ یِمَن لُکَن ہُنٛد تعارُف کَرنٲیِو خۄدا صٲبَس سۭتۍ تاکہِ یۄس یِمَن دِلَن اَنٛدر یۄس گنٛدگی چھےٚ یہِ گٔژھ دوٗر گژھٕنۍ اور سِپرِچُوَل ٹیوٗٹرَن ہُنٛد تہِ چھُ یِہوٚے تعلُق آسان کہِ اَکھ اِنسان یُس یَتھ مادیت کِس دورَس منٛز چھُ آسان دُنہیوی زِندگی منٛز پھسیومُت أمۍ سُنٛد روح کِتھ پٲٹھۍ گژھِ پاک تِمو تمام بُرٲیو نِش یا یِمَن بُرٲیَن شریعتَن چھُ ووٚنمُت یِم چھِ بُرٕ گوٚو اور اَمی خٲطرٕ اگر أسۍ وٕچھو وَن ہر کٲنٛسہِ چھُ پَنُن سِپرِچُوَل ٹیوٗٹر آسان اور مےٚ تہِ چھِ کیٚنٛہہ پَنٕنۍ سِپرِچُوَل ٹیوٗٹٲرٕز یِم رہبر چھِ روزان یِم رہنما چھِ روزان مِثال کے طور پے سون تعلُق کٔشیٖرِ منٛز اور کٔشیٖرِ منٛز چھِ سٮ۪ٹھاہ بٔڑۍ بارٕ بُزرگ تہِ ییٚتہِ یِم خۄدا دوست چھِ گویا کہِ یِمَن اَنٛدر اللہ تعالیٰ ہَن گویا کہِ یُس زَبردَست صلاحیت چھےٚ دِژمٕژ اخلاقو سۭتۍ مُظیعن چھِ آمٕتۍ کَرنہٕ تَتھ منٛز چھِ اَکھ مُفتی ایوب صٲب چھِ یا گویا کہِ یِم یِمن ہُنٛد توازوٗ یِمَن ہِنٛز عبادَت اور اِنسان چھُ حدیثِ پاک چھُ کہِ فرمو نبی اکرم صلی اللہ علیہ وَسلَمو کہِ ییٚمِس کُن وٕچھنہٕ سۭتۍ تۄہہِ خۄدا یاد پیٚیہِ سُہ چھُو خۄدا صٲبُن ؤلی اور یِمہٕ چھِ تِتھۍ بُزرگَن ہا گویا کہِ یِہِنٛدِ سۭتۍ خۄدا صٲب چھُ یاد پٮ۪وان اور یِہُنٛد صُبح چھِ وٕچھان سُہ تہِ چھُ دیٖنَس تابعہ آسان یِہُنٛد شام چھُ وٕچھان سُہ تہِ چھُ دیٖنَس تابعہ آسان یِہُنٛد کھیوٚن چھِ وٕچھان سُہ تہِ چھُ دیٖنَس تابعہ آسان ہا یِہُنٛد پَکُن چھُ وٕچھان سُہ تہِ چھُ دیٖنَس تابعہِ آسان بٔلکہِ ہَر اَکھ عمل یۄس یِم کَران چھِ سۄ چھِ دیٖنَس تابعہ آسان اور اَمہِ سۭتۍ چھِ اِنسانَس أنٛدرٕ رُوحَس اَکھ سکوٗن مِلان کیازِکہِ ییٚلہِ تہِ اکھ اِنسان دُنیاہَس پٮ۪ٹھ خۄدا صٲبُن حُکُم چھُ بجا اَنان خۄدا صٲبُن حُکُم چھُ مانان آٹومیٹِکٔلی پانَے چھُ گژھان أکِس اِنسان سُنٛد دِل چھُ گژھان خوش تَمہِ سۭتۍ اور یِہوٚے چھِ اَکھ رُوحٲنیتٕچ اَکھ وَتھ ییٚمہِ سۭتۍ خۄدا صٲب چھُ یِوان پَرزٕناونہٕ اگر روحَس اَنٛدر بٮ۪مٲرۍ ٲس اگر روح کۄرَپٹ اوس اگر روحس اَنٛدر خۄدا صٲبُن تعلُق اوس نہٕ کِہیٖنۍ نہٕ اَکھ اِنسان ہیٚکہِ نہٕ تَتھ فاینَل گویا کہِ یتھ أسۍ وَنان چھِ ڈِوایِن یُنِٹی تام وٲتِتھ کِہیٖنۍ نہٕ أکِس مقصوٗدِ حقیٖقیَس تام ہیٚکہِ نہٕ وٲتِتھ کِہیٖنۍ نہٕ گویا کہِ اَگرَے أمۍ سُنٛد دِل اوس داغدار اگر أمۍ سُنٛد دِل اوس کَرَپٹ اگر أمۍ سُنٛد روح اوس گویا کہِ یِہوٚے چھَلنہٕ آمُت کَرنہٕ ییٚکیٛاہ اَوَے چھِ آمُت وَنٛنہٕ حضوٗر صلی اللہ علیہ وسلمَس اَکھ ناو چھُ مُزَکی مُزَکی چھِ تٔمِس وَنان یُس پاک آسہِ کَران اور یِم سِپرِچُوَل ٹیوٗٹَر چھِ آسان یِم سِپرِچُوَل گایِڈ چھِ آسان تِم چھِ أکِس اِنسانَس رہبٔری کَران تٔمِس چھِ وَنان کہِ صحیح کَتھ کیٛاہ چھُ غلط کیٛاہ چھُ کیٛاہ پَزِ کَرُن کیٛاہ پَزِ نہٕ کَرنُن اور ہر کٲنٛسہِ ہِنٛز اِنسانَس منٛز سٕنٛدۍ زِندگی منٛز چھِ آسان یِتھی کیٚنٛہہ ٹیوٗٹَر تاکہِ تِم چھِ کیٚنٛہہ ہو کیٚنٛہہ ہو چیٖزو منٛز چھِ تِم کِتابَن ہِنٛدۍ ذٔریعہٕ واتناوان سُہ پیغام کیٚنٛہہ ہو چیٖزو سۭتۍ چھِ گویا کہِ نساہِیا فرماوان نصیٖحتہٕ کَران اور یِتھَے پٲٹھۍ چھِ واریاہ کیٚنٛہہ اقابِر یَتھ منٛز مفتی عبدالشیٖد صٲب چھِ یَتھ مَنٛز یِمَے مفتی ایوب صٲب چھِ یا یَتھ منٛز مُفتی فیاض صٲب چھِ واریاہ کیٚنٛہہ مُفتی یِم چھِ یِم چھِ میٛٲنۍ یہِ گویا کہِ میٛٲنۍ پَسنٛدیٖدٕ سِپرِچُوَل ٹیوٗٹَر